یِم زَن عام بیٚمارِ ہسا چھِ گُپنَن منٛز یِم اِفیٚکٹ چھِ کَران یِم زَن گُپنَس پٮ۪ٹھ گُپنَس چھِ ہیٚکان لٲرِتھ تہٕ تِم ہَسا تِمو منٛز ہَسا چھِ گۄڈنیُکُے اَسہِ نیور یا کیٛاہ چھِ اَتھ وَنان گۅڈن کران دود ٲسَس کَران دود ییٚمہِ سٟتۍ پَتہٕ گُپَن چھُنہٕ ہیٚکان گاسہٕ چاروٲے چھُنہٕ ہیٚکان گاسہٕ کھیٚتھ بیٛاکھ ہسا چھُ اِنفیٚکشَن یُس سُہ ژَمہِ چھُ گَژھان تِم داغ ہِوِۍ چھِ نیران اَصلی چھِ یِہِ کیٛاہ چھِ اَتھ وَنان مَلیرِیا آسان سُہ اَکھ قٕسمٕچ بیٚمٲرۍ یُس زَن مہۍ ٹۅپو سٟتۍ چھُ گَژھان خوٗنَس اِنفیٚکشَن تہٕ پَتہِ چھُ گُپنَس تِمہٕ داغ ہِی لَگان سُہ ژَم ہِش دَزان تِتھٕے کٔنۍ چھِ یِتھٕ کٔنۍ مےٚ ووٚن زِ کھۄرَن چھِ کَران دود یا ٲسہٕ نیوٗر یَتھ أسۍ وَنان چھِ یِمو یِمو چیٖزو سٟتۍ چھُ یا گُپنَس سارِوٕے کھۄتہٕ زیادٕ اِیٖزا واتان بیٚیہِ چھُ گٲوَن یِم بیٚمارِ یِمَن گُپنَن منٛز عام طور پر ٲسہٕ نیوٗر خٲطر چھِ پرٛتھ ؤری یِوان شیٚہِ رؠتۍ شیٚہِ رؠتۍ پَتہٕ اَکھ اِنجیٚکشَن ث کَران ییٚمہِ سٟتۍ زَن سٟتۍ چھُ گُپَن ہیٚکان روٗزِتھ